اگر أسۍ کتھ کرو میٲنۍ نانۍ بٔڈبب تِہنٛدۍ تِہِنٛدۍ جد ٲسۍ تمہِ دۄہ ٲسۍ گُری یِوان زیادٕ لبنہٕ تِم کیٛازِ گاڑِ آسہٕ نہٕ کینٛہہ تمہِ دۄہ ٲسۍ سوٲرۍ کران گُرٮ۪ن پٮ۪ٹھ تہٕ بیٚیہِ ٲسۍ گژھان آسٲیِش بٹھٮ۪ن تہِ بیرن پکان گُر بیٚیہِ ٲسۍ بور سارناوان گُرٮ۪ن اتھِ وۄنۍ آیہِ گاڑِ گُرۍ گٔیے وۄنۍ کم تہٕ وۄنۍ چھُ کانٛہہ کانٛہہ کھال کانٛہہ کانٛہہ پننہِ شوقہٕ موٗجوٗب رچھان گُر اگر أسۍ پننہِ گامہٕ مُتلِق کتھ کرو ییٚتہِ چھُ کمنٕے کینٛہہ لُکن چھِ گُر گرِ تہٕ مےٚ چھُ واریاہ شوق گُر چلاونُک تہٕ بیٚیہِ گُر رچھنُک تہٕ وۄنۍ چھُس بہٕ گژھان گُلمرٕگ یا پہلگام تہٕ بہٕ چھُس تتہِ گُر سوٲرۍ کران